وعلیکُم سلام آ آ بہٕ چھُس محمد رفیٖق آ ناو حظ چھِ بِلکُل آرام سان میٹِنٛگ ویٹِنٛگ آسہِ بِچھٲیِت تٔکی آسَن لٲگِتھ کَمپٕلیٖٹ آسہِ سٲرٕے فیسلٹی تۄہہِ کَہَے ٹینشَن چھُنہٕ یہِ چھُ ٹایِمَس پٮ۪ٹھ ڈِپٮ۪نٛڈ تُہۍ کوتاہ ٹایِم کٔریُو سون ویسٹ تَمہِ حسابہٕ لَگہِ تۄہہِ ریٹ تہِ تہ گَنٛٹَس اگر تۄہہِ لانکہِ پٮ۪ٹھ آسہِ گژھُن لانکہِ گژھنَس چھِ لگان ییٚتہِ پٮ۪ٹھ زٕ گَنٹہٕ دۄن گَنٹَن لَگَن توہہِ زٕ ساس رۄپیہِ شٮ۪ن نفرَن زٕ ساس رۄپیہِ کیٛازِکہِ تَتھ منٛز چھِ بوٹ مین زٕ لگان یِم چلاونَس اَکھ لگان فرٛنٹَس بیٛاکھ لگان پَتہٕ کَنہِ آ کیٛازِ یہِ چھِ شٮ۪ن نفرَن ہُنٛد لوڈ تُلُن اَتھ منٛز آ اَتھ ہٮ۪کو آ آ اَتھَے ہٮ۪کَن ایسٹٕمیٹَے ہٮ۪کَو اَتھ کٔرِتھ اگر تۄہہِ پوٗلہٕ پوٗرٕ وَلُر آسہِ نا وٕچھُن اَکہِ سایڈٕ پٮ۪ٹھ بیٚکہِ سایڈَس تام اَتھ لگی کَم سے کَم ترٛٮ۪ن ترٛٮ۪ن دۄہَن منٛز ہٮ۪کِو تُہۍ یہِ کَمپٕلیٖٹ کٔرِتھ ترٛیٚیہِ پٮ۪ٹھ ژورَن دۄہَن آ آ ترٛیٚیہِ پٮ۪ٹھ ژورَن دۄہَن تام چلو ٹھیٖک چھِ اَتھ چھِ تھوڑا سِٹیشَن بناوٕنۍ اَسہِ وَتہِ کَتٮ۪ن کَتٮ۪ن کَرَو تُہٕنٛدِ ٹھہرنُک انتظام تہٕ بیٚیہِ چھِ وٕچھُن تُہُنٛد چھا ڈے نایِٹ پرٛوگرام کِنہٕ ڈیسٕے یوت چھُ پرٛوگرام تیٚلہِ چھُ تٔمی حسابہٕ کَرَو أسۍ اَتھ رٮ۪زڈٮ۪نسہِ ہُنٛد تہِ وغٲرہ ہُہ یہِ چلو ٹھیٖک چھُ چلو ٹھیٖک چھُ ٹھیٖک چھُ اٮ۪ویلیبُل تہِ ہٮ۪کہِ گٔژھِتھ سورٕے کیٚنہہ ہٮ۪کہِ گٔژھِتھ نہ نہ نہ نہ یَتھ چھِنہٕ ہوٹَل ووٹَل اورٕ کٕہۭنۍ نہ کٕہۭنۍ نہٕ تَتہِ تہِ چھُ کَرُن بَے ہینڈٕے سُہ پانَے کَرُن آ سورٕے کیٚنہہ بانہٕ برتَر گژھِ تور سۭتۍ آسُن تَتہِ چھُنہٕ تَمیُک وٕنہِ کَہَے اٮ۪رینجمینٹہ البتہ سَپاٹ چھِ اَصٕل وٕچھُن لایق جاے چھِ چلو چلو چلو شُکریہ وعلیکُم سہ